وعلیکُم سَلام آ ٹھیٖک شُکُر اچھا ٹھیٖک تۄہہِ چھا سایکل سایکَل چھِ حظ اَسہِ چھِ زٕ ترٛےٚ قٕسٕم سایکَل ٹھیٖک چھا اَکھ چھِ یِوان رینٛجَر ٹھیٖک بیٚیہِ چھِ یِوان سُہ بوٚڈ سایکَل یَتھ زَن عام زٔمیٖنٛدارو چھِ چَلاوان تَتھ سایکَلَس ٹھیٖک یُس یہِ رینٛجَر سایکَل چھُ نا اَتھ چھِ فٲیدٕ یِہَن اَتھ ہیٚکہِ اَکھ کوٗر تہِ چَلٲوِتھ آرام سان اَتھ ہیٚکہِ لٔڑکہٕ تہِ چَلٲوِتھ آرام سان ٹھیٖک یہِ سایکَل لَگہِ پُلَس یتھ یَتھ چیٖزَس تہِ اگر أسۍ پَگاہ کُنہِ ساتہٕ کانٛہہ ریسِنٛگ کَمپِٹِشَن چھِ آسان یہِ لَگہِ اَسہِ یہِ لَگہِ اَسہِ تَتھ تہِ ضروٗرت تۄہہِ چھا کَتھ تَران فِکرِ آ پُلَس چھِ یِہَن پُلَس چھِ اتھ یِہَن یہِ حظ بینِفِٹ اَتہِ چھِ أتھۍ منٛز چھِ زٕ قٕسٕم سایکَل اَکھ رینٛجَر سایکَلَس منٛز وِد گِیَر تہٕ اکھ وِد آوُٹ گِیَر اَتھ چھِ گیرٕ وول سایکَل تہِ تہٕ وِد اَوُٹ گیر وَرٲے تہِ سایکل تۄہہِ چھا حظ کَتھ تَران فِکری آ وُچھ وُچھِ پَتہٕ اَتہِ اپور رینٛج کَران ڈِپٮ۪نٛڈ تۄہہِ کَتھ رینٛجَس منٛز آسٮ۪و سایکَل ضروٗرت ٹھیٖک چھِ حظ آ یہِ چھِ ڈِپٮ۪نٛڈ کَران رینٛج چھُ گژھان اَتھ سِٹارٹ سَتہِ ساسہٕ پٮ۪ٹھ شروٗع ٹھیٖک سَتہٕ ساسہِ پٮ۪ٹھ چھُ گژھان شروٗع کیٚنٛہہ کِژھ ہِش رینٛج گیر وَرٲے سایکَل تۄہہِ چھُوا کتھ یِوان سمجھ یُس زَن یُس زَن وۄنۍ گیر دار چھُ نا تہٕ سُہ چھُ سُہ گژھِ یہِ تِمچ رینٛج چھِ شروٗع مِنِمَم دَہ ساس پٮ۪ٹھ تۄہہِ چھَوا حظ فِکرِ تَران کتھ اَتھ سایکَلَس چھِ یہِ ہَن خصوٗصیت کہِ آ یُس زَن یہِ گیرٕ دار سایکل چھُ اگر اَسہِ پگاہ لانٛگ ڈرٛایِو تہِ آسہِ کَرُن یہِ ہَسا پَکہِ اَنٛد تھکھ کیٛاہ پَکہِ تۄہہِ چھا کَتھ تَران فِکری وۅنۍ یہِ چھُ مطلب آ اَتھ اَتھ ہیٚکہِ نہٕ کٕلیمَس یِتھ کِہیٖنٛۍ یہِ ہَسا چھُ یُس یہِ سایکل چھُ یہِ چھُ اَسہِ واریاہ سیٚل کوٚرمُت اَمیُک فیٖڈبیک تہِ چھُ اَسہِ آل آلریڈی واریاہ پٮ۪ومُت اَصٕل ایٚمیُک ریمارکٕس تہِ چھِ اَسہِ آمٕتۍ اَصٕل ٹھیٖک أسۍ چھِ آلریڈی اَمہِ سایکلٕکۍ ایٚتھارایزٕڑ ڈِسٹرٛبیٛوٗٹَر تہِ ایٚٹلَس سایکَلٕکی ٹھیٖک چھُ حظ وۅنۍ کٔرِو تُہی چوٗز تۅہہِ کُس چھُ سایکَل ییٚژھِو نِیُن کُس ہیٛوٗ کُس ہیٛوٗ سایکل حظ آ رینٛجَر مےٚ ووٚن تۄہہِ گۅڈٕنٮ۪تھ رینٛجرَس مَنٛز چھِ یِوان زٕ قٕسم حظ کیٛاہ چھِ یِوان ٹھیٖک چھا اَکھ گوٚو وِد گیر بیٚیہِ گوٚو وِد آوُٹ گیر ٹھیٖک چھا تۄہہِ چھا گیر دار ضروٗرت کِنہٕ گیر وَرٲے اَچھا گیر دار حظ سُہ گژھِ تۄہہِ دَہ ساس رۄپیہِ وِد آ ڈِسکاوُنٛٹ کٔرِتھ میلہِ تۄہہِ سُہ نَو ساس رۄپیہِ فاینَل ریٹ حظ چلو ٹھیٖک آ آ تِمَن خٲطرٕ تہِ چھِ حظ اَتہِ چھِ وُچھ حظ اَتھ سایکٕلَس چھِ یِہَن کالٹی اَتھ ہٮ۪کَن بوٚتھ گٔرلٕز تہِ چَلٲوِتھ تہٕ بایِز تہِ چلٲوِتھ تۄہہِ تۄہہِ چھا کتھ تَران فِکری تۅہہِ چھا چاے چیٚنۍ کِنہٕ قہوٕ چیٚنۍ ؤنِو تۄہہِ کیٛاہ اوس اَمہِ مٔزیٖد زانُن زانُن بیٚیہِ حظ آ ووٚنمو تۄہہِ کیٛاہ اوسوٕ اَمہِ مٔزیٖد زانُن أمنٕے سایکل کٮ۪ن بارَس منٛز